یۄس زَن کٔشیٖرۍ منٛز وونٛنہٕ چھِ یِوان چیٖز یا یِم زَن سُونہٕ چھِ یِوان تَہ منٛز چھِ بَڑٕ خاص یَتھ منٛز أسۍ وَنو پٔٹۍ پھٮ۪رَن چھُ یِوان سُوٕنہٕ تہِ تَتھ چھُ بَڑٕ اَلگ اَنداز آسان اَلگ بَڑٕ ڈِزایِن آسان مُختلِف تہِ اَمہِ علاوٕ چھِ یِوان ییٚتہِ مَناونہٕ آرِ کٲم چھےٚ یِوان کَرنہٕ تَتھ چھِ یِوان بَڑٕ مُختٔلِف رنٛگ بَستہٕ کَرنہٕ اَمہِ علاوٕ چھِ یِوان کِرٛوَل کٲم کَرنہٕ تہٕ بیٚیہِ چھُ یِوان ییٚتہِ کیٛاہ چھِ یَتھ وَنان سوزنی کٲم یَتھ زَن أسۍ سٕژنہِ کٲم وَنان چھِ سۄ تہِ چھِ یِوان کَرنہٕ ییٚتہِ کٮ۪ن پَشمیٖن شالَن پٮ۪ٹھ چھِ یِوان سۄ کَرنہٕ یا یِم زَن باقی سٲنۍ شال چھِ آسان تَتھ پٮ۪ٹھ چھِ سۄ کٲم یِوان بَڑٕ خوٗبصوٗرت اَندازَس منٛز چھےٚ سۄ کٲم یِوان کَرنہٕ تہِ اَمہِ علاوٕ چھِ بیٚیہِ بٔنیٛان یِوان وونٛنہٕ یا باقی مُختلِف اَتھ پنٛج چھِ یِوان وونٛنہٕ تہٕ یِم سٲری چیٖز چھِ یِم زَن مُختلِف چھِ یِم زَن یَتھ کٔشیٖرۍ منٛز بِلخصوٗص وونٛنہٕ چھِ یِوان